ییتہِ چھُ سٲنِس گامَس منٛز نَفر اکھ تٔمِس چھُ ناو شاکر سُہ چھُ مے سۭتۍ آسان ییٚلہِ بہٕ ایگریکلچرس منٛز لوٚگُس تَنہٕ پٮ۪ٹھ چھُ سُہ مے سۭتۍ آسان اَسہِ چھِ کیٚنٛہہ گرِ کُلۍ فصٕل کُلۍ بہٕ چھُس دِوان دوہ وِوہ کران آب دِوان پَتہٕ چھِ تِم گژھان تَیار فصٕل تَتھ پَتہٕ چھُس بہٕ أمِس شاکِر صٲبس وَنان ژٕ وال یہِ فَصٕل اَتھ